یُس ؤنکینٕچ ٹیکنولجی چھےٚ أسۍ اَگر أسۍ ٹیکنولجی ہنز کَتھ کَرو ؤنکیٚس یِم تہِ بِزنِس چھِ یِم چھِ واریاہ ؤنکیٚس گرو گژھان اَمہِ سۭتۍ ٹیکنولجی سۭتۍ چھُ ؤنکیٚس تیوٗتاہ ہٮ۪لٔپ تیوٗتاہ مَدد مِلان بِزنِسَس کہِ أسۍ ہٮ۪کَو نہٕ ؤنِتھ یُس اکھ یۄس سینچری برونٹھ تیوٗتاہ اوس یہِ بِزنِس ڈیولَپ گژھان یا گرو گژھان ییٖژاہ ؤنکیٚسٕج وقتَس منٛز چھےٚ گژھان کیازِ کہِ ؤنکیٚس چھِ تِم میٖٹر تِم پروجیکٹ تِم اٮ۪کٹِوٹیٖز یِوان کرنہٕ ٹیکنولجی سۭتۍ بِزنِسَس منٛز کہِ ییٚمہِ سۭتۍ بِزنِس چھُ جلدی پُش اَپ کران یِم اَمہِ سۭتۍ چھُ بِزنِسَس جلدی واریاہ فٲیدٕ واتان کیازِ اَگر اکھ بِزنِس مین چھُ حالنکہِ مےٚ چھُنہٕ پَنُن بِزنِس کانہہ اسہِ چھُ لۄکُٹ اکھ بِزنِس اَگر أسۍ پَنٕنۍ بِزنِسٕچ کَتھ کرو اَسہِ چھُ شوپ کیٖپَر اسہِ چھُ شوپ مےٚ چھُ فادر شوپ کیٖپَر اَسہِ چھُ بِزنِس اَمیُک کہِ اَگر أسۍ اَتھ منٛز ٹیکنولجی ہنز کَتھ کرو یُس اَتھ منٛز اَسہِ فار اٮ۪کزامپٔل اَگر کٲنسہِ دالہِ کلوٗ یا توٚملہٕ کِلوٗ آسہِ پیوان نیُن اَسہِ ٲسۍ تولان تَکرِ منٛز تَتھ اوس لَگان ٹایم ؤنکیٚس چھَکھ ٹیکنولجی ؤنکیٚس درایہِ مِشیٖنہِ بیلینسٔڈ مِشیٖن سۄ چھِ سۄ چھِ وِدن سیکینڈٔس کران بیلَنٔس آیٹم تہٕ أسۍ چھِ دِوان کَسٹَمَرَس تَمہِ سۭتۍ چھُ واریاہ ٹایم بَچان بِزنِس چھُ گرو گژھان کیازِ اَمہِ سۭتۍ چھِنہٕ تیٖژاہ ایفشینسی چھےٚ نہٕ کَم گژھان کیٚنہہ اٮ۪فشینسی چھےٚ بَڑان وٕچھِو سُہ چھُ فٲیدٕ یِوان اَسہِ بیٚیہِ چھُ اَسہِ کَسٹَمَر تہِ خۄش گژھان کیازِ تٔمِس چھےٚ گژھان ٹایم کَنزیوٗم واریاہ لیس اَمہِ چیٖز سۭتۍ چھُ اَسہِ واریاہ فٲیدٕ واتان اسہِ بِزنِسَس اَمہِ سۭتۍ چھُ بیاکھ چینج اَگر أسۍ وَنو کانہہ مطلب یۄس میشِنٔری ٲسۍ مطلب اَگر أسۍ ؤنکیٚس ریفرِجیٹرٕچ کَتھ کرو اَسہِ اوس پیوان جوٗس ٹھنڈٕ کَرُن اَگر نہٕ اَسہِ یہِ ٹیکنولجی آسہِ ہے کہِ أسۍ کِتھ کَنۍ کرہاو ٹھنڈٕ اَسہِ اوس پیوان تیٚلہِ شیٖن گۄڈٕ بَناوُن سُہ ہُہ یہِ تَتھ اوس لَگان تیٚلہِ واریاہ ٹایم یِمَو چیٖزو سۭتۍ چھُ اکھ بینِفَشَل یِوان کہِ أسۍ چھِ جلد سے جلد کامہِ کران بیٚیہِ چھِ بِزنِس تہِ گرو گژھان